وُہ ساس زٕ لَچھ ٲں تٕرٛہ ساس ترٛےٚ لَچھ دٔہ ساس ژور لَچھ شیٹھ ساس ٲں پانٛژھ لَچھ پانٛژتٲجی ساس